اگر أسۍ وُچھو پرٛتھ کانٛہہ یُس کَلچَر چھُ سُہ چھُ اَلَگ اَلَگ یِتھٕے پٲٹھۍ اَگَرے أسۍ وُچھو کٲشُر کَلچَر یُس چھُ پرٛتھ کُنہِ دُنیاہَس مطلب پرٛتھ کُنہِ شایہِ چھُ یہِ مشہوٗر اَسہِ اگرے مطلب کہِ پٔژھۍ ؤژھۍ چھِ یِوان أسۍ ہَسا چھِ تِمَن اَصٕل پٲٹھۍ خٲطِر دٲری کَران عِزَت کَران یِتھٕے پٲٹھۍ اگر تِم یِوان چھِ أسۍ ہَسا چھِ تِمَن کَران ترٛیش چھِ کَران چاے چھِ کَران پیش یا ییٚتیُک کشمیٖرُک وازٕوان یِتہِ چھُ واریاہ زیادٕ مشہوٗر أسۍ چھِ تِمَن تھاوان ژامَن چھِ تِہٕنٛدِ خٲطرٕ کَران تیار یا کۄکُر چھِ کَران یا گوشتاب چھِ کَران کَباب چھِ کَران میٚتھِ ژیٹِنۍ چھِ کَران رِستہٕ چھِ کَران یا یَکھٕنۍ چھِ کَران تِہِنٛدٕ خٲطرٕ تَیار یِمو منٛز چھِ أسۍ ژامَن یۄس بناوان چھِ أسۍ دۄدَس یَتھ أسۍ ترٛاوان چھِ وِنِگَر یا فَٹکَر چھِ أسۍ وَنان تَتھ یُس أسۍ دۄدٕ سۭتۍ چھِ کَران تیار یا کَباب یا رِستہٕ یہِ چھُ پٮ۪وان اَسہِ دَگُن گۄڈٕ ماز ژیٹُن پَتہٕ چھِ أسۍ بَناوان اَتھ لۅکٕٹۍ لۅکٕٹۍ فٔلۍ یَتھ وَنان چھِ أسۍ رِستہٕ یا وَنان چھِ یا رِستہٕ چھِ أسۍ وَنان یا کَباب چھِ آسان یُس لوٗر ہِش چھِ آسان یُس أسۍ دٔگِتھ چھِ بَناوان یِتھٕے پٲٹھۍ چھُ ماز اَتھ چھِ واریاہ زیادٕ قٕسٕم اوٚڑ چھِ آسان أڈجہِ دار اوٚڑ چھِ آسان نَرُم مطلب یُس أسۍ الگ الگ پٲٹھۍ تَیار چھِ کَران پنٕنٮ۪ن مہمانَن ہٕنٛدِ خٲطرٕ خٲطِر دٲری خٲطرٕ أسۍ تیار چھِ کَران ییٚلہِ مہمان چھِ یِوان یِم چھِ واریاہ مطلب خٲطِر دٲری سٲنۍ وُچھِتھ یِم چھِ واریاہ خۄش گژھن اَصٕل پٲٹھۍ فیٖل کَران اَصٕل پٲٹھۍ خۄش چھِ گَژھان یِم تہٕ پَتہٕ اَگَرے یِم دۄن ترٛٮ۪ن دۄہَن چھِ بِہِ بیٚہ بیٚہوان اَسہِ چھِ ییٚتہِ باغ واغ أسۍ چھِکھ یِم تُکُن نِوان یا کانٛہہ اَصٕل جگہ چھِ آسان أسۍ چھِکھ یِم تِہُنٛد تُکُن چکر وَکَر دیٛاوٕناوان ییٚتہِ چھُ کٔشیٖر منٛز لگ بگ پرٛتھ کُنہِ گَرَس منٛز یِہَے ریٖتی رٮ۪واج چھُ پرٛتھ کُنہِ گَرَس منٛز مِثال کے طور پَر ژامَن وامَن یا رِستہٕ وِستہٕ یہِ چھِ ییٚتہِ زیادٕ تَر پرٛتھ کُنہِ گَرَس منٛز آسان أسۍ چھِ نہٕ أسۍ چھِ نہٕ ییٚتۍ کٮ۪نٕے یوت مطلب اگرے أسۍ وُچھو یِم نیٚبرِم ہِنٛد ہِنٛدوستانٕکۍ سٲلٲنٛۍ وٲلۍ وٲلٲنٛۍ ٹیٛوٗرِسٹہٕ ووٗرِسٹہٕ یِوان چھِ أسۍ چھِ پرٛتھ کٲنٛسہِ سۭتۍ اَصٕل پٲٹھۍ پیش یِوان تِتھٕے پٲٹھۍ چھِ تِم تِتھٕے پٲٹھۍ چھِ یہِ کٔشیٖر اَوَے مشہوٗر آ تِتھٕے پٲٹھۍ چھِ اَسہِ اَصۭل کٔشیٖر سارِوٕے جَگہ منٛز واریاہ زیادٕ مشہوٗر اگر أسۍ وُچھو ییٚتیُک قہوٕ کٔشیٖرِ ہُنٛد قہوٕ یُس واریاہ زیادٕ مشہوٗر چھُ ہِنٛدوستانَس منٛز یا ہِنٛدوستانچہِ پرٛتھ کُنہِ جایہِ منٛز مشہوٗر چھُ اگرے اَسہِ مہمان چھِ یِوان أسۍ چھِ یِمن گۄڈنٮ۪تھٕے قَہوٕ یَتھ وَنان چھِ أسۍ سُے چھِ یِہٕنٛدِ خٲطرٕ أسۍ پیش کَران یَتھ ترٛٲوِتھ چھِ آسان ٲ ٲل چھِ آسان ترٲوِتھ یا ڈرٛاے فرٛوٗٹ واے فرٛوٗٹ چھِ آسان ترٛٲوِتھ یُس واریاہ اَصٕل مَزٕدار بَنان چھُ ییٚمہِ سۭتۍ پٔژھۍ وژھۍ چھِ آسان ییٚمہِ سۭتۍ تِہٕنٛز تھکاوَٹ تہِ چھِ دوٗر گَژھان تہٕ تِم چھِ چٮ۪تھ اَصٕل فیٖل کَران یِتھٕے پٲٹھۍ چھِ پَتہٕ اَگَرے أسۍ تِم پٔژھۍ یِوان چھِ دۄن ترٛٮ۪ن دۄہَن بیٚہوان چھِ تِم چھِ خُشی خُشی سان پَتہٕ اَصٕل پٲٹھۍ گَرٕ واپَس گَژھان یِتھٕے پٲٹھۍ اگرے پَتہٕ أسۍ تہِ گَژھان چھِ تِہُنٛد یا بیٚیہِ کٲنٛسہِ رِشتہٕ دار سُنٛد تِم تہِ چھِ اَسہِ اَمہِ کھۄتہٕ اَصٕل پٲٹھۍ خٲطِر دٲری کَران اگرے أسۍ کٔشیٖر منٛز چھِ یِہَے ریٖتی رٮ۪واج پرٛتھ کٲنٛسہِ سۭتۍ اَصٕل پٲٹھۍ پیش یُن کٔشیٖر منٛز چھِ مطلب واریاہ جگہ تِژھٕ تہِ اَصۭل خوٗبصوٗرت اَگرے اَسہِ یِوان چھِ یِم پٔژھۍ ؤژھۍ أسۍ چھِکھ نِوان یِم توٗرۍ پھیرنہِ اَصۭل پٲٹھۍ چھِ یِم پَتہٕ تورٕ پھیٖرِتھ ویٖرِتھ یِوان تہٕ گَژھان خُشی خُشی سان پَنُن گَرٕ بہٕ تہِ گٔیَس اوترٕ پَنٕنِس ماتامال گٔیَس بہٕ ییٚتہِ تِمَن یِم ٹیٛوٗرِسٹہٕ پُلیس پیٖر کی گلی نٔزدیٖک چھِ تہٕ سۄ چھِ واریاہ زیادٕ خوٗبصوٗرت ییٚلہِ أسۍ تور گٔے تَتہِ اوس اَصۭل ٹھنٛڈ موسم اوس اَسہِ کٔر واریاہ مستی ؤستی تَتہِ تہٕ پَتہٕ آیہِ أسۍ تورٕ اَصۭل پٲٹھۍ خُشی خُشی سان گَرٕ یِتھٕے پٲٹھۍ چھِ أسۍ یِوان ییٚتہٕ کٮ۪ن مطلب پرٛتھ کٲنٛسہِ مہمانَس سۭتۍ اَصۭل پٲٹھۍ پیش یِتھٕ پٲٹھۍ تِم مطلب پَنُن پا فیٖل چھِ کَران اصٕل پٲٹھۍ اور تِم ہسا چھِ پتہٕ خُشی خُشی سان پنُن گرٕ گژھان